وعلیکُم السَلام اہن حظ آ مصالہٕ سۭتۍ چھِ أسۍ ڈیٖل کَران آ بَنہِ حظ سٲلِم بَنہِ سیُن حظ چھِ زَبردَس ٹیسٹی گژھان کٲشرِس چھِ فی کُنہِ مَزٕ مسالَن تہِ چھِ کٲشرٮ۪ن مَزٕ گژھان ٹھیٖک حظ چھِ صُبحن ییٖزیو تُہۍ سٲنِس شاپَس پٮ۪ٹھ تہٕ أسۍ آسو اٮ۪ولیبٕل تۄہہِ